سانہِ ایریہِچ اِنٹرٛسٹِنٛگ سٹوری چھِ یِتھ پٲٹھۍ زِ سٲنِس علاقَس منٛز چھِ اَکھ شخصیت ییٚمِس ناو چھُ مہجوٗر یِہٕنٛدۍ سۭتۍ عبدالکلام آزاد اوس مُتٲثر گژھان تُہُنٛد شعر ٲسۍ تیٖتیٛاہ تھَدٕ تہٕ پایہِ واریاہ واریاہ بٔڑۍ شٲعر اوس تٕہٕنٛدِ شعرو سۭتۍ مُتٲثر گژھان یہِ ہسا چھِ فیمَس پٔرسَن سٲنِس پُلوٲمۍ ڈِسٹرکَس منٛز سٲنِس ایریاہَس منٛز